اَسہِ آو تُہُنٛد یہِ چیٖز حظ یہِ آو اَسہِ واریاہ پَسنٛد أسۍ ٲسۍ اوترٕ آمٕتۍ تُہٕنٛدِس دُکانَس پٮ۪ٹھ تَتہِ اَنیوَس یہِ تَتہِ انیو اَسہِ یہِ چیٖز پَلو ہیٚیے ہیٚژے اَسہِ تَتہِ اِنَر تہٕ بیٚیہِ ٹرٛاوزَر اَسہِ آے یِم چیٖز حظ واریاہ پَسنٛد دُبارٕ یِمو أسۍ وَنہِ بیٚیہِ تہِ اَسہِ آے تٕہٕنٛز تُہُنٛد یہِ خٲطِردٲری ییٚمہِ حِساب تۄہہِ کَتھ کٔروُ ییٚمہِ حِساب تُہۍ وۄتھان بیٚہوان ٲسۍوٕ ییٚمہِ حِساب تُہۍ کَران چھُ کَتھ پںٛنِس خریدارَس سۭتۍ اَسہِ آو سُہ واریاہ پَسنٛد دُبارٕ یِمو أسۍ بیٚیہِ تہِ اِنشاءاللہ اور